سون گَرٕ ییٚلہِ تہِ کانٛہہ تہِ پوٚژھ یِن أسۍ چھِ تٕمَن واریاہ زیادٕ خدمَت کَران یہِ چھِنہٕ کینٛہہ کَشمیٖرَس منٛز یَتھ تہِ جایہِ پوٚژھ ایی تِمَن چھِ واریاہ زیادٕ یَزت عزت یِوان دِنہٕ تہٕ مطلب کَشمیٖر چھِ مےٚ باسان ایٚمہِ کھۄتہٕ یِوان واریاہ زاننہٕ کہِ مطلب یِم چھِ مہمان نَوٲزی منٛز واریاہ زیادٕ اَصٕل تہٕ رُت یِم چھِ پنٕنۍ پَژھیٚن سۭتۍ واریاہ رُت سلوٗک کَران أسۍ تہِ چھِ پنٛنیٚن پَژھیٚن سۭتۍ واریاہ زیادٕ رُت سلوٗک کَران تہٕ تِمَن ہٕنٛز اَصٕل پٲٹھۍ خِدمَت کَران ییٚلہِ زَن اَسہِ کانٛہہ تہِ مہمان چھِ گَرٕ یِوان أسۍ چھِ تِمَن اگر گَرمی آسہِ زیادٕ تہٕ جوٗس دِوان سُہ چھِ أسۍ پنٛنیٚن یِم اَسہِ گَرِ میوٕ چھِ نیران یا یہِ یہِ دُکان پیٚٹھ اَنو میٚوٕ تہٕ سُہ جوٗس دِوان بَنٲوِتھ تہٕ بیٚیہِ چھِ ڈرٛاے فروٗٹ یِوان تِمَن دِنہٕ یَتھ منٛز زِ بادَم کِشمِش کھٔضر چھ آسان کاجوٗ چھِ آسان یِم چھِ یِوان دِنہٕ تِمَن سۭتۍ تمہِ پَتہٕ گٔے تِمَن چھِ یِوان دِنہٕ چاے چاے زٕ قٕسٕم لیٚپٹَن چاے یا مطلب یَتھ أسۍ وَنان یَتھ کھَنٛڈ چھِ آسان ترٛٲوِتھ تہٕ بیٚیہِ نَمکیٖن چاے تہٕ بیٚیہِ چھِ یِوان تِمَن مطلب بَتَس سۭتۍ چھُ تِمَن اَکہِ قٕسمُک سُہ باز یِوان یِوان بَناونہٕ أسۍ چھِ کُفتہٕ رَنان تِمَن خٲطرٕ کۄکَر رَنان کَباب رِستہٕ ماز چھِ یِوان مطلب واریاہ زیادٕ ویٚرایٹی چھِ أسۍ انان تِمَن پَژھیٚن خٲطر تہٕ تِمَن چھِ اِوان واریاہ زیادٕ خدمَت کَرنہٕ